بہٕ حظ چھُس نیران کُنہِ ساتہٕ لانٛگ ڈرٛایوَس بایِکہِ پٮ۪ٹھ بہٕ حظ چھُس تُلان پانَس سۭتۍ ہیٚلمِٹ بیٚیہِ حظ تُلان جیکٮ۪ٹ اَکھ بیٚیہِ حظ تُلان گُلووُز بیٚیہِ حظ تُلان فیس ماسٕک سَن گِلاسٕز بیٚیہِ ہَسا چھُس تُلان بوٗٹ تہٕ بہٕ ہَسا چھُس نیران اور دوٗر چَکرَس بیٚیہِ ہَسا چھُ مےٚ آسان پانَس سۭتۍ سامان تہِ پنٛچَر گژھنُک اگر بایِکہِ آسہِ کُنہِ جایہِ پنٛچَر تہٕ تَمیُٚک سامان تہِ ہَسا چھُم آسان یا برٛیک ویک آسہِ شیرٕنۍ مےٚ ہَسا چھِ آسان سٲلم ہیٚلمینٛٹ سۭتۍ پانَس سۭتۍ تہٕ اگر ہَسا مےٚ کُنہِ جایہِ پنٛچَر وَنٛچَر گَژھِ بایِکہِ مےٚ ہَسا سامان سۭتۍ یا لَکُٹ پنٛچَر آسہِ تیٚلہِ حظ چھُس تٔتی کَڑان اگر وَ بوٚڑ ووٚڑ آسہِ تیٚلہِ چھُس بہٕ پَیدٔلۍ نِوان تَتہِ پٮ۪ٹھ گژھان دُکانَس پٮ۪ٹھ تور تہٕ تَتہِ کَڑان پنٛچَر بیٚیہِ ہَسا اگر کینٛہہ اِنجنَس وِنجنَس گژھِ خرٲبی تہٕ تیٚلہِ ہَسا چھُس بایِک نِوان میٚکنِسکَس نِش تہٕ شیران بیٚیہِ ہَسا چھِ زیادٕ تر گژھان اور بایِکَن خرٲبی اگر کُنہِ جایہِ ہِلی روڈ آسَن تَتہِ ہسا بایِکہِ گژھان خرٲبی تَتھ خٲطرٕ گژھان ہیوی بایِک آسنہِ رویَل اٮ۪نفیٖلڈٕ یِم پَہاڑَن کھَسَن تہٕ کُنہِ اَکہِ ساتہٕ چھِ مےٚ فیلیَر گوٚمُت بایِکہِ بہٕ ہَسا اوسُس گژھان گُلمرگ تہٕ مےٚ ہَسا گوٚو بایِکہِ اِنٛجَن لاک پَتہ ہَسا پیوٚو مےٚ بایِک ترٛاوٕنۍ تٔتی تہٕ ییٚمہِ ؤری اَکھ حظ گوم بیٚکہِ ساتہٕ اوسُس بہٕ باباریٖشی گژھان تیٚمہِ ساتہٕ ہَسا گوٚو مےٚ بایکہِ پَنٛچَر پَنٛچَر اَکھ زٕ تہٕ پَتہٕ ہَسا پے مےٚ دُکانَس نِش گژھُن تہٕ پَنٛچَر کَڑناوُن بیٚیہِ ساتہٕ تہِ ہَسا اوس بہٕ بایِکہِ گوٚو برٛیک تہِ ٲس گژھان فیل منٛزٕ منٛزٕ تہٕ پَتہٕ اوسُس بہٕ برٛیک چاران تٔتی پانَے تَتھ سامان اوس مےٚ سۭتی آسان